واریاہ سِکیٖم حظ چھِ یِم گورمِنٹَن دِژٕ کیٚنژھن سِکیٖمَن تُلۍ اسہِ تہِ فٲیدٕ تِمَن منٛز چھِ اکھ سِکیٖم اُجالا بیٛاکھ سِکیٖم چھِ اُجوَلا یوجنا بیٛاکھ سِکیٖم چھِ پرٛدھان مَنترٛی گرٛامیٖن آواس یوجنا اسہِ تہِ تُلۍ یِمن سِکیٖمَن اَنٛدر فٲیدٕ اُجالا یوجنا تُل اسہِ تہٕ فٲیدٕ اُجالا سِکیٖم اسہِ ہسا ٲسۍ برٛونٛہہ کالہِ آسان یِم ایٚلیٚکٹرٛک بَلب تِمو سۭتۍ ٲسۍ واریاہ ایٚلیٚکٹرٛسٹی خرٕچ گژھان ینہٕ اسہِ اُجالا سِکیٖم تحت ایٚل ای ڈی بَلب دِتِکھ تَنہٕ گٔے واریاہ ایٚلیٚکٹرٛسٹی تِمو سۭتۍ ٲں یِم ایٚلیٚکٹرٛسٹی گٔے تَمہِ سۭتۍ واریاہ کَم خرٕچ یَنہٕ اُجالا سِکیٖم تحت ایٚل ای ڈی بَلب دِتِکھ بیٛاکھ یہِ سِکیٖم چھِ اُجوَلا یوجنا تَتھ تہِ تُل اسہِ واریاہ فٲیدٕ تَتھ اَنٛدر دِتِکھ یِم غریٖب ٲ یِم ٲسۍ تِمَن دِتِکھ ایٚل پی جی گیس اۭں کۄنیٚکشَن تَمہِ سۭتۍ تہِ تُل اسہِ تَتھ سِکیٖم تہِ تُل اسہِ واریاہ فٲیدٕ بیٛاکھ سِکیٖم چھِ پرٛدھان مَنتری آواس یوجنا اَتھ سِکیٖم تہِ تُل اسہِ فٲیدٕ اَتھ سِکیٖم تُل اسہِ یِتھ کٲٹھۍ فٲیدٕ یِم ییٚتہِ غریٖب لوٗکھ ٲسۍ تِم ٲسۍ نہٕ اصٕل مَکانن منٛز بسان کیٚنٛہہ تِم ٲسۍ خام مَکانن منٛز بسان تِم ٲسۍ پاڑیٚن منٛز بَسان تِم ٲسۍ ٹیٚنٹَن منٛز بَسان یَنہٕ یہِ سِکیٖم آیہِ یِم غریٖب لوٗکھ چھِ تِمن دِتِکھ مَکانہٕ تِمو گُزار پَنٕنۍ زِندگی تِمَن مَکانن منٛز آرام سان تِم چھِ شِنَس ٲسۍ نہٕ ہیٚکآن تِم تِمَن خام جاین منٛز بیہتھ کیٚنٛہہ واو اوس تُلان تِم ٲسۍ نہٕ ہیٚکان تِمَن جاین منٛز کیٚنٛہہ تِرٛپالَن تَل ٲسۍ تِم زِندگی گُزاران تِم ٲسۍ سُہ واوٕ سۭتۍ سُہ تِرٛپال گژھان ؤتھِتھ یَنہٕ تِمَن یِم پرٛدھان مَنترٛی آواس یوجنا تحت یِمَن غریٖبَن مَکان دِتِکھ تَنہٕ آو تِمَن واریاہ سہوٗلیت تِمو گُزٲر پَنٕنۍ زِندگی پَنُن عیال ہیٚتھ آرام سان تِمَن مَکانن منٛز وۄنۍ چھِنہٕ تِمَن واوٕ سۭتۍ تیٛوٗتاہ اَثر پیٚوان کیٚنٛہہ شیٖنہٕ سۭتۍ روٗدٕ سۭتۍ یہِ باقٕے کُنہِ چیٖزو سۭتۍ تِمو گُزٲر اَتھ سِکیٖم تُل تِمو واریاہ واریاہ زیادٕ فٲیدٕ